ہِندُستانَس منٛز چھِ یِم یِم ساینَس دان ڈاکٹر سی وی رمَن ہوموجی بابا وِس وِس رَ وِس وِس وریہ رادھا کرٛشنا چَندیر چَندَر شِکھر سٔتیَندَر ناتھ بوس مِگَن ند سَہا وِکرَم سَرباہی پَسنٛد چھُ مےٚ ڈاکٹر سی وی رَمَن